وعلیکُم اسلام بِلکُل بہٕ چھَس گُلشَن تُہۍ کٔم چھُو ؤنِو اِسما کیٛاہ دٔلیٖل خٲرٕے اوسا حُکُم کٔرِو حُکُم کٔرِو بِلکُل صحیح مُبارَک چھُو بِلکُل صحیح یہِ نا حظ چھُنہٕ بہٕ چھَس أسۍ چھِ وازوان حظ رَنان أسۍ چھِ وازوان کَران تَیار آ یے چھُ شُکُر خۄدایَس کُن أسۍ چھِ یَس نِش تہِ أسۍ یَس سٕنٛز خدمَت تہِ اَسہِ کٔر تٔمۍ تہِ کٔرۍ تعٲریٖفٕے تہٕ اگر تۄہہِ نفرَس دۄن ہَتَن خٲطرٕ چھُ رَنُن کیٚنٛہہ چھُنہٕ پرواے أسۍ ہیٚکو واریاہ قٕسمُک سِیُن رٔنِتھ تہٕ تٔہٕنٛدۍ پٔژھۍ ہیٚکوکھ أسۍ خۄش کٔرِتھ بِلکُل بِلکُل با بانہٕ وانہٕ گَژھَن آسٕنۍ تَتیٚن موٗجوٗد آ کیٚنٛہہ ضروٗرِیاتٕکۍ چیٖز گَژھَن آسٕنۍ تَتہِ تُہۍ أنۍزیٚو ماز وغیرہ کیٛاہ کیٛاہ آسہِ تۄہہِ رَنُن مسالہٕ وَسالہٕ تھٲوزیٚو أنِتھ تہٕ ییٚمہِ دۄہ پَتہٕ یا یَتھ ڈیٹَس پیٚٹھ تۄہہِ اِںشاء اللہ آسہِ یہِ فَنٛگشَن تہٕ تَتھ ڈیٹَس پیٚٹھ تَمہِ دۄہ تَمہِ دۄہ اَکھ دۄہ برٛونٛہٕے اَکھ دۄہ گۄڈے کٔرِو کال تہٕ بہٕ واتہٕ تہٕ بہٕ دِمہو تۄہہِ رٔنِتھ چلو چلو کیٚنٛہہ چھُنہٕ پرواے چلو اسلام وعلیکُم